ہیٚلو اسلامُ علیکُم وعلیکُم اسلام تُہۍ کیٛازِ آوٕ نہٕ پَتہٕ وۅنۍ کیٛازِ ووت تۄہہِ چھُو پَتہٕ تۄہہِ چھُو نا پَتہٕ اَسہِ کۭژاہ یہِ چھِ آسان مگر مہربٲنی کٔرِتھ جلدی پَہَم تِکیٛازِ تۅہہِ چھَو پَتہٕ اَتھ کۭژاہ یہِ چھِ آسان آ سورُے سورُے نہَ مےٚ چھِ میک اَپ پَنٕنُے تہٕ تۄہہِ چھَو بَس کَرنُے یوٚت سُہ

چلو مگر ضروٗری وٲتۍزیٚو او کے او کے او کے اسلام علیکُم